ییٚتہِ بَڈگٲمۍ ڈِسٹِرکَس منٛز چھِ واریاہ واریاہ مین اِنَسٹِٹیوٗشَن بیٚیہِ زیادٕ کھۄتہٕ زیادٕ لُکَن اَپارچُنِٹیٖز بَڈگام ڈِسٹِرکَس منٛز اَگَر بہٕ کَتھ کَرٕ اگر أسۍ سکوٗلٕے کَرو مطلب ییٚتہِ چھِ تِم چھِ اَنکاوٹیبٕل سکوٗلٕے چھِ ییٚتہِ گورمینٹ مِڈَل سکوٗل چھِ گورمٮ۪نٛٹ ہایَر سٮ۪کَنڈرٛی چھِ بَڈگٲمِس منٛز چھِ گورمٮ۪نٛٹ ہایَر سٮ۪کَنڈرٛی گورمٮ۪نٛٹ ہایر چاڈورہ چھِ اَلَگ اَلَگ ڈِسٹِرکَس منٛز چھِ اَلَگ اَلَگ سکوٗلٕز چھِ بویِز ہایر سٮ۪کَنڈری سکوٗل چھِ وُمٮ۪نٕز کالیج چھُ الب سُہ چھُ سرینَگرٕ کو اٮ۪جوکیشن سیم ڈگری کالیج چھُ بڈگام اِتھے کٔنۍ چھُ خان صاحبَس منٛز چھُ اکھ الگ کالیج ہرکُنہِ ڈِسٹرکَس منٛز چھِ الگ الگ کالیج بیٚیہِ چھِ ییٚتہِ زیادٕ ووکیشنَل ٹرینِگ چھِ اٮ۪جوٗ ووکیشنَل ٹرینِنٛگ چھِ ییٚتہِ زیادٕ ووکیشنَل مطلب کہِ آرِ کٲم اَتھٕ کٲم تَتھ خٲطرٕ سُہ چھُ ییٚتہِ تَتھ خٲطرٕ چھُ الگ اِنَسٹِٹیوٗٹ چھُ ییٚتہِ سِکِل اِنڈیا چھُ بَڈگٲمِس مَنٛز تَتھ چھِ الگ ٹرٛینِنٛگ بیٚیہِ چھِ اَلَگ اَلَگ سٮ۪نٹَر بَڑ میٲنۍ بڈگٲمِس منٛز چھِ پراپر بَڈگٲمِس منٛز چھِ اَلگ اَلگ سٮ۪نٹر ووکیشنَل ٹرینِنگ ہِندۍ ییٚمہِ سۭتۍ پَتہٕ کورِ چھِ ہیٚچھان اَلگ اَلگ ٹرینِگ تِمن چھُ تَتھ دِوان پَتہٕ پۄنٛسہٕ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ چھِ تِمن پانٛژھ پانٛژھ یا ساس ساس دِوان چھِکھ کارپیٹ ٹرینِنٛگ چھےٚ یا اَتھٕ کٲم چھِ تہٕ قٲلیٖن کٲم چھِکھ ہیٚچھناوان اَتھ کٲم پَتہٕ چھِ مطلب پَتہٕ چھِ تِمَن مطلب سَٹِفِکیٹ سَہ سَٹِفِکیٹ چھِ برٛونٛہہ کُن پَتہٕ لَگان ضوٚرَتھ ییٚمہِ سۭتۍ واریاہ لٔگۍ تہِ یِمَن واریاہَن لٔج نوکری تمہِ سۭتۍ یا پَتہٕ چھِ تِمَن سٹِفِکیٹَن پٮ۪ٹھ تِم لون تہِ ہٮ۪کان کٔرِتھ ییٚمہِ سۭتۍ پَتہٕ تِمَن کانٛہہ تہٕ بوٚڑ یہِ آسہِ خانٛدَر چھُ کینٛہہ آسان سُہ تمہِ سۭتۍ چھُ تِمَن سُہ نَکھٕ وَسان بیٚیہِ چھِ سَبجَکٹٕس تہِ ییٚتہِ فیٖس تہِ یُتھ مَطلَب فیٖس تہِ چھُ زیادٕ زیادٕ یِمَن منٛز چھُنہٕ کیٚنٛہہ ووکیشنَل ٹرٛٮ۪نِنٛگ خٲطرٕ چھُنہٕ کٕہٕنۍ فیٖس پٮ۪وان اَسہِ دیُن اَتھ چھُ اورَے دِوان اَسہِ گورمٮ۪نٛٹ پۄنٛسہٕ پَتہٕ گوٚو باقیَن سکوٗلَن مَنٛز فار اٮ۪گزامپٕل اِنٛگلِش لینٛگویج خٲطرٕ چھِ ییٚتہِ الگ اِنَسٹِٹیوٗٹ تَتھ خٲطرٕ چھُ پٮ۪وان الگ پۄنٛسہٕ شٚے شےٚ سَتھ ہَتھ کَڑٕنۍ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ تہٕ بیٚیہِ چھُ تیوٗتاہ فیٖس تہِ آسان یوٗتاہ اِنسان زیادٕ یَتھ منٛز تیوٗتاہ چھُ تیوٗتاہ فیٖس تہِ مِلان مگر چھِ ییٚتہِ واریاہ سَبجَکٹٕس چھِ اٮ۪م اے اگر بہٕ گورمٮ۪نٛٹ سیم ڈِگری کالیج بَڈگامٕچ کَتھ کَرٕ اَتہِ چھِ آٹٕس میڈِکَل آٹسَس منٛز چھِ ییٚتہِ سوشالجی چھِ آز چھِ اَتہِ واریاہ سَبجَکٹٕس سوشالجی اٮ۪جُکیشَن چھُ پالٹِکَل ساینٕس چھِ فِزِکَل اٮ۪جُکیشَن چھُ پٔرشَن چھِ بیٚیہِ تہِ چھِ میڈِکَلَس منٛز میڈِکَل نان میٚڈِکَل چھِ اَتھ پَرناوان ییٚتہِ اوس یُس گٔرلٕز ہایَر سٮ۪کَنڈری سکوٗل بَڈگام چھُ کورٮ۪ن ہُنٛد اٮ۪جُک یہِ چھُ سکوٗل اَتہِ ٲس گۄڈٕ اَتہِ اوس گۄڈٕ ٹُوٮ۪لتھٕ پَتہٕ اِلٮ۪وَنتھَس منٛز پُلٹِکَل ساینَس اجُکیشنہٕ یَتھ بیٚیہِ اوس اُردو اِنٛگلِش تہٕ اِکنامِکٕس مگر آز چھِ اَتہِ سوشالجی آز چھِ اَتہِ فِزِکَل اجُکیشَن تہٕ آز چھِ بیٚیہِ چھِ اَتہِ بیٚیہِ چھِ اَتہِ یِم سَبجیکٹٕس چھَکھ اَتہِ نَتہٕ ٲسۍ نَتہٕ یِم سَبجیکٹٕس گۄڈٕ کِہیٖنۍ پَتہٕ اوس پٮ۪وان کو مطلب یِم سوشالجی یَس منٛز سایکولجی سَبجیکٹہٕ منٛز اوس اِنٹرَسٹ تِمن اوس پَتہٕ پٮ۪وان تِم ٲسۍ پیوان پَتہٕ سرینگر گژھُن ییٚلہِ ییٚتہِ ٲسۍ یِم فیسلٹی مَگر آز چھِ یَتھ منٛز اِنسان ییٚلہِ تَتھ منٛز آے کورس کٔرِتھ تِم چھِ ییٚتہِ چاہے سیم ڈِگری کالیج بَڈگام چھِ سکوٗل چھِ